ہیٚلو اسلامُ علیکم تُہۍ چھو حظ مہجوٗر کیف اینڈ ریٚسٹورنٹ سۄگام پٮ۪ٹھ مےٚ حظ کریاو آرڈر اکھ کریاو مےٚ پیٖزا زٕ بیٚیہِ بِریانی پلیٹ زٕ اور بیٚیہِ کرے مےٚ کینٛہہ رِستہٕ جورا اور بیٚیہِ کرے مےٚ یکھنی بہٕ چِھسو تۄہہِ مودبانہٕ گُزأرِش کران زِ تُہنٛد یہِ ڈیٚلؤری باے یہِ کوٚت ووت اور تَتھ سۭتۍ چھ مےٚ گُزأرِش یہِ زِ تُہۍ سوزِو تَتھ سۭتۍ کولڈٕ ڈرنک زٕ ترٛےٚ بیٚیہِ سوٗزِو تَتھ سۭتۍ لیز زٕ ترٛےٚ تہِ یِم ہیٚکن نہٕ مہمان مےٚ زیٛادٕ کالس پرأرِتھ کیٚنٛہہ یِمن چُھ واریاہ دوٗر واتُن